میٛٲنۍ یۄس پَسنٛدیٖدٕ کِتاب چھِ سُہ چھِ قُران تَتھ منٛز چھِ أسۍ وٕچھان واریاہ تٕمہٕ واقعہ یِمہٕ صٔحیح چھُ تہٕ یِمہٕ صحیح بُنیادَن پٮ۪ٹھ تہِ چھِ تامَ قُرانَس منٛز چھِ أسۍ وٕچھان فِرعون سُنٛد دور چھُ اوسمُت پَتہٕ فِرعونَس کیاہ چھُ گَژھان یا حضرت یوٗسُف علیہ سلامُن دور چھُ اوسمُت یا أسۍ چھِ وٕچھان حضرت یوٗسف علیہ سلامَس سۭتۍ سۄ کَہانی تہِ چھِ یِوان لَبنہٕ قُرانَس منٛز فِرعونٕن کہانی تہِ چھِ یِوان قرانَس منٛز لَبنہٕ یا حضرتہِ موٗسا علیہ سلامن کِتاب تہِ چھِ یِوان کہانی تہِ چھِ یِوان لَبنہٕ قُرانَس منٛز یِمہٕ یا تِمَن قومَن ہٕنٛز قومہِ لوٗط سٕنٛز ذِکِر چھِ قُرانَس منٛز یا أسۍ چھِ وٕچھان عیٖسٲیی قومٕچ ذِکِر چھِ قُرانَس منٛز آمٕتۍ کَرنہٕ یِم بیٚیہِ پوٚز چھِ یا یُہودیٚن ہٕنٛز ذِکِر چھِ آمٕژ قُرانَس منٛز کَرنہٕ یِمہٕ پوٚز تہِ چھِ یا اِتھٕے پٲٹھۍ چھِ مُسلمانن ہٕنٛز ذکر تہِ قُرانَس منٛز گٔمٕژ تہٕ بیٚیہِ یُس مُسلمانن ہُنٛد میسینجر حضرت محمد مُصطفیٰ صلی اللہ علیہِ و عالہ وسلم چھُ اوسمُت تٔمۍ سٕنٛز ذِکِر تہِ چھِ آمٕژ قُرانَس منٛز کَرنہٕ تہٕ قُرانَس منٛز یِمہٕ تہِ واقع چھِ تٕم چھِ صحیح پٲٹھۍ پوٚز تٕمَن منٛز چھُنہٕ کٕہٕنۍ یُس کیٛاہ غلط کینٛہہ آسہِ تہٕ تٕم سٲری واقعہٕ یِم قُرانَس منٛز درٕج چھِ آمٕتۍ کَرنہِ تٕم چھِ حقیٖقَتَس پٮ۪ٹھ مبنی تِمَن منٛز چھُ نہٕ کٕہٕنۍ کانٛہہ تہِ یُس سُہ اَکھ یُس فرضی آسہِ تہٕ یا یُس غلط کانٛہہ واقعہٕ دیُتمُت آسیکھ تِم سٲری واقعہٕ تِم سارے کہانی چھِ سانہِ خٲطرٕ ہدایتہٕ خٲطرٕ آمٕژ تَتھ منٛز لیٚکھنہٕ تہٕ تَتھ منٛز اَسہِ خٲطرٕ سوزن یُس مُسلمانَن ہُنٛد کِتاب یۄس یہِ قۄران چھِ یہِ چھِ گٔمٕژ نٲزِل حضرت محمد مُصطفیٰ صل اللہ علیہ وَ اٰلہٖ وسلم یہِ قُرانٕے چھُ یُس سانہِ خٲطرٕ ہدایتٕچ کِتاب چھُ تہٕ ییٚمۍ اَسہِ وَتھ صحیح طور پَر ہٲومٕژ تہٕ لُکَن چھُس بہٕ یِہے أپیٖل کَران پرٛٮ۪تھ کانٛہہ لُکھ چاہے سُہ کُنہِ تہِ مذہَبُک ٲسِن یہِ قران پٔرِن اَصٕل پٲٹھۍ سٔرِن تہٕ اَتھ منٛز یِم تہِ واقعہ چھِ آمٕتۍ بیان کَرنہِ یِم تہِ داستان اَتھ منٛز بیان تِم چھَ نہٕ داستان کیٚنٛہہ تِم چھَ نہٕ غلَط کینٛہہ تٕم چھِ صحیح واقعہٕ تٕم چھِ صحیح اِوینٹس تہٕ تِم پَزَن تِمَن پَرٕنۍ سَرٕنۍ تہٕ سَمجٕنۍ